وعلیکُم السَلام اَہَن حظ اَہَن حظ کٔرۍتو حُکُم سَر اہن حظ ندوا سکوٗل جنٛگل پوٗرا

اَہَن حظ اَہَن حظ کیٛاہ حظ کیٛاہ دٔلیٖل گٔے اَہَن حظ بیٚیہِ آسِوٕ اٮ۪ڈمِشَن فیٖس تہِ پیوٚمُت زیادَے اَچھا اَہَن حظ اَدٕ ٹھیٖک حظ چھُے یہِ تۄہہِ ٹھیٖک باسِوٕ اگر تۄہہِ ییٚتہِ باسِوٕ اٮ۪ڈمِشَن ٹھیٖک کَرُن تہٕ کٔرۍتو اٮ۪ڈمِشَن فیٖس چھُ ییٚتہِ لگ بگ پنٛداہ ساس چھِ ییٚتہِ اٮ۪ڈمِشَن فیٖس حظ اَہَن حظ ٹیوٗشَن فیٖس چھُ گژھان ساس رۄپیہِ رٮ۪تہٕ رٮ۪تہٕ رٮ۪تہٕ پَتہٕ رٮ۪تہٕ گاڑِ ہُنٛد تہِ گاڑِ ہُنٛد تہِ گاڑِ ہُنٛد تہِ گٲڑۍ تہِ چھِ اٮ۪ویلیبٕل سبجکٹ چھِ أسۍ گۄڈٕنٮ۪تھٕے سُہ کٔژمہِ چھُ پَران سٮ۪کنٛڈَس آ تَتھ منٛز یی اَکھ یی کشمیٖری تہِ بیٚیہِ چھِ أسۍ اِسلٲمی تٲلیٖم تہِ دِوان قرآن تہِ پرناوان بیٚیہِ چھِ باقٕے کینٛہہ یِم کَمپلسٔری سَبجَکٹٕس چھِ تِم تہِ چھِ أسۍ پرناوان مطلب اِنٛگلِش تہِ چھِ پرناوان آ میتھ تہِ ساینَس تہِ جَنرل نالیج تہِ چھِ پَرناوان اَہَن حظ کشمیٖری اَہَن حظ نہ حظ تِم چھِ بَڑِ پایِک سکوٗل تہٕ تَتہِ چھِ زیادٕ تر ہیٚچھناوان اِنٛگلِش تہٕ بیٚیہِ اُردو تَتہِ اَہَن حظ اَلگٔے باسیٛا ٹھیٖک ٹھیٖک ٹھیٖک اہن حظ أسۍ حظ چھِ أسۍ چھِ اَکھ اردوٗ تہِ ہیٚچھناوان بیٚیہِ چھِ تَتھ سۭتۍ أسۍ ہیٚچھناوان کٲشِر یہِ کشمیٖری لنٛگویج تہِ تِکیٛازِ سٲنۍ کشمیٖری لنٛگویج یہِ چھِ وٕنۍکٮ۪س سٲنۍ مَدَر ٹنٛگ یہِ گژھو نہٕ أسۍ مٔشراوٕنۍ کیٚنٛہہ کالِفایِڈ اہن حظ اہن حظ أکۍ چھُ کوٚرمُت اٮ۪م اے بی بی اٮ۪ڈ چھُ أمۍ کوٚرمُت کَشمیٖری منٛز سُے چھُ یِمَن پرناوان حظ اَہَن حظ سَپوٹٕس اٮ۪کٹِوِٹیٖز تہِ چھِ ییٚتہِ گژھان پرٛٮ۪تھ کینٛہہ شُرٮ۪ن اَصٕل پٲٹھۍ یِوان خیال تھاونہٕ لَنچ وَنچ اَصٕل پٲٹھۍ یِوان کَرنہٕ تِہِنٛدۍ خٲطرٕ اَصٕل پٲٹھۍ اِنتظام تھوٚمُت بَس ٹایمِنٛگ چھِ ساڑٕ ٲٹھ ساڑٕ ٲٹھ نَو بَجے نَو بَجے چھِ مٮ۪کزِمَم گژھان نَو بَجے تِکیٛازِ ساڑٕ نَو چھُ پَتہٕ کٕلاسز سٹاٹ گژھان تَمہِ موٗجوٗب بیٚیہِ چھُ واریاہن جایَن تہِ پٮ۪وان گژھُن تہٕ تَمہِ موٗجوٗب چھُ سُلی پَہنۍ یہِ گٲڑۍ یِوان

اہن حظ ٹھیٖک تُہۍ ییٖزیو تُہۍ ییٖزیو پانہٕ تہِ یور ییٚتہِ دیٖزیو پانہٕ تہِ نظر یِتھ کَنۍ فونَس پٮ۪ٹھ باسِوٕ نہٕ تۄہہِ یِتھ کَنۍ ٹھیٖک کیٚنٛہہ اگر تُہۍ ییٚتہِ ییٚتہِ تھَس یِیِو أسۍ سَمکھو اَصٕل پٲٹھۍ ییٚتہِ تھَس کرو اَصٕل پٲٹھۍ کَتھ تہٕ کیٚنٛہہ چھُنہٕ پَرواے

اَہَن حظ اَہن حظ بیٚیہِ چھُ اَسہِ یہِ سکوٗلُک کانٹیکٹ تہِ لینٛڈ لایِن نمبر سُہ کَرہو بہٕ وٕنۍ وٹٕسیپ تہٕ تٔتھۍ پٮ۪ٹھ کٔرۍزیو کال چلو چلو السلامُ علیکُم